اَس ہیٚلو وعلیکم السلام کٕم حظ چھو اہن حظ ؤنوحظ کہینۍ آ آ بلکل کمِچ کِم میتھٕچ چھوحظ تۄہہِ ضرورت کمہِ کلاسٕچ آ دٔہمہِ جمٲژہنٚدۍ بَنَن اصل پٲٹھۍ اہن حظ آ تۄہہِ چھوحظ کِیٚنہہ کِتابہٕ ایکٕسچینٛج کَرنہِ نَہ نَہ گوٚبرہ تیٚلہِ یَیٚمہِ ساتہٕ تُہۍ آمٕتۍ چھو تَمہِ ساتہٕ آسوٕ تٔمۍ تہِ تۄہہِ ووٚنمُت کِہ أسۍ چھِنہِ ہِیٚکان پونٛسہٕ واپَس دِتھ کہینۍ مگرایکٕسچینج ہیٚکِوتُہۍ کٔرِِتھ وۄنۍ اگرتُہۍ یہِ رِٹٲرٕن چھوکَرُن تیٚلہِ یَتھ قۭمتَس منٛزتۄہہِ تَمہِ ساتہٕ نیٛومُت چھوتۄہہ ملیوتمیُک وُنٛکِیٚنَس ہاف قۭمَت کیازِکِہ وُنٛکِیٚنَس ہیٚکہٕ بہٕ رٔٹتھ یہِ کتھ کنیٚتھ سِیٚکنٛڈ ہینڈ ہیٚکہٕ بہٕ یہِ رٔٹِتھ نَہ نَہ نَہ تَمہِ سۭتۍ چھُنہٕ کیٚنٛہہ گَژھان یہِ چھِ اَتھ پالسیی یِژھ اتھ ہیٚکو نہٕ أسۍ کہینۍ کٔرِتھ تُہۍ کٔرو تۄہہِ چھو نَہ ایٚکٕسچینج کرٕنۍ تُہۍ یِیوتہٕ تُہۍ کٔرویِم کِتابہٕ ایٚکٕسچینج تیٚلہِ نَہ نَہ گوٚبرہ تِہ ما بنہِ تیٚلہِ اوسوٕنہٕ تۄہہِ گۄڈٕ ہیٛونٕے یہِ توہہِ اوسو وُچُھن تِیٚلِہ کیاہ چُھ کیازِ کِہ کِتابَن منٛزما چھُ یہِ آسان کہِ ہُتھ کپرٕچھُ یُتھ کپرٕچھُ یِم چھِ کِتابہٕ تُہۍ یِیوتہٕ اگرتۄہہِ مٔنی رِفَنٛڈ گَژھِیٚو نہٕ تۄہہِ کہینۍ تہٕ مگر تُہۍ اِیو تُہۍ کٔرو اِیٚکٕسچینٛج بیٚیہِ حظ أنزِیٚو بِل سۭتۍ کیازِکہِ بِل وَراے رَٹونہٕ أسۍ تُہنٛزکِتابہٕ کہینۍ بِل حظ أنیٚو سۭتۍ تۄہہِ پتہِ یِم کِتابہٕ چھو رَٹٕنۍ تُہۍ کٔروایٚکٕسچینج پَتہٕ یُس بِیٚیِہِ قۭمت آسہِ تَمہِ علاوٕ تہٕ سۄترٛٲیہُوٗس پَتہٕ پانہٕ سۭتۍ آ گوٚبرہ مگر بہٕ مَہ زانَتھ ژٕ از چھےٚ پاے کُس کَس سُنٛد کَنٹیکٹہٕ نَمبر چھُ دِوان نَہ نَہ یہِ چھُنہٕ کہینۍ تہٕ تُہۍ یِیوعٲش کٔرِتھ نِٚیُو تُہۍ کِتابہٕ تُہۍ اِیٚکٕسچینج کٔرواگرتۄہہِ واپس تہٕ چھو دِنۍ تہٕ تیٚلہِ مِلِیٚو تۄہہِ نِیٚصٕف رَقم مِلِیٚو تۄہہِ واپس تہٕ یہِ چھِ اَسہِ پالسی اَتھ ہیٚکو نہٕ أسۍ کہینۍ کٔرِتھ باقٕے اگرنہٕ کہینۍ تہٕ آ آنلاین بلکل اَسہِ چھُ چلان آنلاین تُہۍ کَرکٔرو تیٚلہِ آنلاین پتہٕ پیمِیٚنٛٹ اچھا ٹھیٖک ٹھیٖک کٔرو تیٚلہِ ؤلِو بیٚیہِ حظ أنِو بِل پَنٕنۍ بِل پَنٕنۍ بِل دِیو سۭتۍ